اکھ گوٚو بشیٖر احمد لون دٔیِم گوٚو عبدالقیوٗم بٹ ترٛیٚیِم گوٚو غلام حسن بٹ ژوٗرِم گوٚو بِلال احمد غنایی پوٗنٛژِم گوٚو محمد امیٖن لون